أسۍ حظ چھِ سکوٗل پٮ۪ٹھےَ یہِ گوٚو تُہُنٛد بَچہِ تھوڑا نا ٹھیٖک یہِ اگر گَرَے نیٖہوٗن اَدٕ حظ اَدٕ حظ اَدٕ حظ شُکریہ